وعلیکُم سلام اَسلامُ علیکُم اہن حظ ٹھیٖک اَصٕل پٲٹھۍ أسۍ حظ آے راتھ تٕہٕنٛدِس دُکانَس پٮ۪ٹھ مےٚ اوٚن راتھ مازَس زٕ کِلوٗ نِیے اَسہِ راتھ تۄہہِ نِش تۄہہِ آسیو شاید یاد تہٕ أسۍ چھِ کَنٹِنیوٗ تۄہہِ نِش یِوان اَسہِ گوٚو آز واریاہ ٹایِم تۄہہِ نِش ماز نِوان مگر اَسہِ درٛاو نہٕ زانٛہہ ماز خراب کیٚنٛہہ مگر ییٚمہِ ٹٔرنہٕ یُتھُے اَسہِ ماز اوٚن تَتھ حظ اوس مُشُک یِوان

نہ یہِ چھُنہٕ ضٔروٗری کیٚنٛہہ یہِ اَگر بیٚیہِ کٲنٛسہِ تہِ گژھِ ہے اَسہِ اَسہِ پے ییٚکیٛاہ کَرنٛٹلی اَسہِ چھِ گَرَس منٛز پے اَسہِ ژور نَفر بٮ۪مار اَمہِ مازٕ سۭتۍ تِمَن چھُ وٕنۍکٮ۪نَس دَوا لَگان تِمَن باقی چیٖز اَتھ چھُنہ پٮ۪وان ہٮ۪س تھاوُن یہِ لاپروٲہی کیٛازِ چھُو تُہۍ کَران اَتھ اَمیُک تھٲیِو خاص خیال بوٚڈ چیٖز گوٚو ہَیجیٖن گوٚو بوٚڈ چیٖز یِتھ پٲٹھۍ چھُنہٕ گژھان ٹھیٖک کِہیٖنۍ تہٕ اگر تُہۍ چھُو یہِ اَتھ چیٖزَس چھِ پٮ۪وان خاص خیال تھاوُن اگر تُہۍ ماز چھُو کٕنان تۄہہِ کوٗتاہ ٹایم چھُو اَتھ گژھان باقٕے چیٖز اَمیُک چھُ پٮ۪وان خَیال تھاوُن کانٛہہ اگر بٮ۪مار پے باقٕے چیٖز یہِ چھُنہ نازُک مَسلہٕ آسان اَسہِ چھِ ییٚکیٛاہ گَرَس منٛز گٔے اَسہِ ژور نَفر بٮ۪مار وٕنۍکٮ۪نَس آ تُہۍ

اچھا

ٹھیٖک ٹھیٖک ٹھیٖک تَمیُک چھُنہٕ مَسلہٕ کیٚنٛہہ مَسلہٕ چھُ کہِ اَمیُک أسِو تھاوان خیال وٕنۍکٮ۪نس گٔے بٮ۪مار ییٚکیٛاہ ییٚتہِ آ بارِدُبار کٔرۍزیو نہٕ یِژھ غلطی کیٚنٛہہ یہِ وٕنۍکٮ۪نَس اگر گوٚو یہِ بارِدُبار گژھِ نہٕ یِژھ غلطی گَژھنۍ کیٚنٛہہ بیٚیہِ یہِ صُبحَس کٔژۍ بَجہِ یِمہٕ بہٕ تُہۍ ٲسوا دُکانسٕے پانَے ٹھیٖک ٹھیٖک ییٚمیُک تھٲیِو خیال بَس بوٚڈ چیٖز چھُ صحت صحت ییٚلہِ ٹھیٖک آسہِ باقٕے سورُے آسہِ ٹھیٖک

ٹھیٖک آ ٹھیٖک چھُ بہٕ یِم صُبَحَس بیٚیہِ چھُ بیٛاکھ کَتھ اگر اِنسان کٕنہِ اَصٕل چیٖز تٔمِس نِش یی بیٛاکھ نَفر پانَے ییٚلہِ سُہ تٔمِس اَصٕل چیٖز کانٛہہ دی دٔیمہِ لَٹہِ یی سُہ یی نا تَمی موٗجوٗب تَمی موٗجوٗب ووٚنمو نہ مےٚ تۄہہِ یہِ چیٖز گژھَن تھاوٕنۍ ٹھیٖک تاکہِ کَسٹمَر چھُ پانَے یِوان بیٚیہِ چھُ خۄدا صٲب سوٗزان پانَے مگر یہِ مہ ٲسِو کَران کِہیٖنۍ یہِ خراب چیٖز مہ ٲسِو کٕنان کیٚنٛہہ ٹھیٖک حظ چھُ بہٕ حظ یِمہٕ صُبحس دُکانَس پٮ۪ٹھ او کے اسلام علیکُم